بانٛڈی پورہَس مَنٛز یُس ساروی کھۄتہٕ زیادٕ ذٔریعہِ یتھ مَنٛز یِم بانڈی پوراہٕکۍ لوٗکھ زینان چھِ زیادٕ پَہنَت چھِ ییٚتہِ نٮ۪صپہٕ چھِ کران گورمیٚنٹ جاب نٮ۪صپہٕ چھِ کورپریٹَن مَنٛز تہٕ نٮ۪صپہٕ چھِ یِم وۄلرَس أنٛدۍ أنٛدۍ چھِ تِم چھِ تمی سۭتۍ پَنٕنۍ زِنٛدگی گُزاران روٗلرل مَنٛز چھِ واریاہ زیادٕ یِم سیٚلف ایٚمپلویڈی کیازکہِ تَتہِ چھِ تم تم چھِ تَتہِ پَتہٕ گٲرۍ کَڑان تِم چھِ پَمبَچھ کَڑان تم چھِ نَدٕرۍ کَڑان تم چھِ گاڈٕ کَڑان تہٕ تم چھِ تم سٲری کٕنان تہٕ تِتھ پٲٹھۍ چھِ تِم پَنٕنۍ زِندگی تہٕ پَنُن روزگار پَکناوان تم چھِ بیٚیہِ یِم بانڈی پوراہَس مَنٛز چھِ بیٚیہِ چھِ أڈۍ سَیاح ییٚتہِ چھِ سَیاح زیادٕ جایہِ تہِ تتھ سۭتۍ تہِ چھِ لُکھ واریاہ زیادَن واریاہ زیادٕ مَطلَب پَنٕنۍ زِندگی کِماوان أڈۍ چھِ پَنٕنۍ زمیٖندٲری زمیٖندٲری کران تہٕ تمی سۭتۍ کَماوان کینٛہہ لوٗکھ چھِ تِم تہِ یِم یِم زیادٕ پَہنَس موٚزوٗری پیٹھ چھِ آسان تہٕ کُنہِ جایہِ چھِ کانٛہہ گورمیٚنٹ بِلڈِنٛگ آسان بَناوان یا بیٚیہِ کینٛہہ چھِ آسان بَناوان تِم چھِ تٔتھی سۭتۍ آسان أڈۍ چھِ ییٚتٮ۪ن چھانہٕ کٲم کران أڈۍ چھِ دٔژھِل کٲم کران اِتھے کنۍ چھِ پنٕنۍ پنٕنۍ روزگار کماوان زیادٕ پہنَتھ چھِ لوٗکو گورمیٚنٹے جاب پریٚفر کران بنسبت کہِ پرایویٹ نوکری نِش کیازکہِ یُس گورمیٚنٹ نوکری چھِ آسان یہِ چھِ مُستقل آسان اتھ مَنٛز چھُ نہٕ اِنسانَس پرواے آسان کَہیٖنۍ بیٚیہِ چھ گورمیٚنٹ یۄس چھ یہِ چھِ اصل پٲٹھۍ اِنسانَس پَننہ پَننہِ یتھ ییٖژاہ اِنسانَس مَنٛز ییٖژاہ قٲبلیت چھِ آسان تمی حساب چھِ اتھ مَنٛز تنخواہ تہِ دِوان بیٚیہِ چھ اتھ مَنٛز اصل تنخواہ دِوان بیٚیہِ چھنہٕ یِمہٕ کٲم کَرنٕچ چھِ آسان کم بنسبت کہِ یُس پرایویٹ سیٚکٹر چھ آسان پرایویٹ سیٚکٹَرَس مَنٛز چھ اِنسانَس پیٚوان واریاہ زیادٕ کٲم کَرٕنۍ تہٕ تنخواہ چھُ واریاہ زیادٕ کم آسان تتھ مَنٛز چھِ اِنسانَس ژَٹان یُس گورمیٚنٹ جاب چھُ آسان یہِ چھُ آسان آرام دہ تَوے چھ زیادٕ پہنتھ لُکھ گورمیٚنٹے جاب پریٚفَر کَران بَنڈپوٗرِس مَنٛز چھِ لٔجمٕژ تھوڑا بہت اَن ایٚمپلایمیٚنٹ چھِ یہِ چھِ لٔجمٕژ بَڑنہِ کیازکہِ ییٚتہِ چھِ واریاہ زیادٕ یِم گریٚجویشَن کٔرِتھ بےٚ کار چھِ مےٚ چھِ باسان یِمَن پَزَن لُکَن پَزِ وۄنۍ سیٚلف ایٚمپلایِڈ بِزنِسٕے ییٚتہِ تراوٕنۍ یا ییٚتہِ چھِ واریاہ ذرایع چھِ نٔے نٔے سیاحی مُقام چھِ بَنان اَپٲرۍ تہِ چھ ہیٚکان اِنسان واریاہ روزگار کَمٲیِتھ اِنسانَس پَزِ یپٲرۍ اِنسانَس مَطلَب یوٗتاہ أمِس خَیال پے تیوٗتاہ گَژھِ یہِ ہیٚکُن پَنُن روزگار کَمٲیِتھ